اگر بہٕ پَنٛنہِ سِٹیٹٕچ کتھ کَرٕ مطلب جموں اینٛڈ کشمیٖر چوٗنٛکہِ یہِ چھِ آز یوٗنِیَن ٹٮ۪رِٹٔری مطلب ییٚتہِ چھِ یِوان خاص کَر ساروی کھۄتہٕ بوٚڑ بارٕ تہوار عیٖد مَناونہٕ تِکیٛازِ ییٚتہِ چھےٚ زیادٕ پاپُلیشَن کیٛاہ چھِ اَتھ وَنان مُسَلمانَن ہِنٛز دیوالی تہِ چھےٚ ییٚتہِ یِوان مَنٛنہٕ ہِنٛدوٗز چھِ ییٚتہِ کَم یا کِرٛسمَس چھُنہٕ ییٚتہِ یِوان مَناونہٕ کیٚنٛہہ تِکیٛازِ ییٚتہِ چھَنہٕ کِرٛسچَن کِہیٖنۍ خاص کَر عیٖد چھِ گۄڈٕنِکِس نَمبرَس پٮ۪ٹھ مَطلَب ییٚتہِ چھِ اکثریَت زیادٕ مُسَلمانَن ہِنٛز تہٕ تَمہِ پَتہٕ چھِ یِوان ییٚتہِ مَناونہٕ کیٛاہ چھِ اَتھ وَنان دیوالی دوٚیمِس نمبرَس پٮ۪ٹھ یِم چھِ ساروی کھۄتہٕ بٔڑۍ بارٕ فٮ۪سٹِوَل عیٖد اَگر أسۍ وٕچھو عیٖد چھےٚ زٕ قٕسٕم اَکھ گوٚو عیٖد الاضحیٰ یعنی کہِ یَتھ أسۍ وَنان چھِ قۄربان کہِ عیٖد یعنی کہِ قۄربان عیٖد تہٕ یہِ چھِ یِوان ساروی کھۄتہٕ بٔڑ بارٕ عیٖد مانٛنہٕ تہٕ اَمہِ پَتہٕ چھِ یِوان عیٖد الفطر یَتھ أسۍ وَنان چھِ کیٛاہ چھِ اَتھ وَنان یۄس ماہہِ رمضان پَتہٕ یعنی کہِ روزدٔری ہُنٛد رٮ۪تھ دَرنہٕ پَتہٕ یۄس عیٖد یِوان چھِ تَتھ چھِ وَنان عیٖد الفطر تہٕ اَتھ چھِ وَنان أسۍ لۄکٕٹ عیٖد تہٕ بیٚیہِ چھُ دیوالی تہِ یِوان مَناونہٕ دیوالی گوٚو کیٛاہ چھِ اَتھ وَنان یعنی کہِ دیو کا تہوار یعنی کہِ اَتھ مَنٛز چھِ یہِ واریاہ زیادٕ چراگاہ یِوان کَرنہٕ دَسیرَن بالَن دَسَن پٮ۪ٹھ دارٮ۪ن پٮ۪ٹھ دَروازَن پٮ۪ٹھ پَتہٕ چھِ یِوان ترٛاونہٕ کیٛاہ چھِ اَتھ وَنان لایٹِنِنٛگ یِوان کَرنہٕ اَگر أسۍ عیٖز ہِنٛز کتھ کَرو یعنی کہِ یِم یِم زٕ تہوار عیٖد چھِ یِوان مَناونہٕ اَتھ منٛز چھِ بَڑٕ خوشی آسان لوٗکھ چھِ آسان عیٖز نٮ۪ماز پٔرٕکھ عیٖز نٮ۪ماز اَدا کٔرِتھ چھِ نٔے پَلَو وَلَو لاگان پنٛنٮ۪ن رِشتہٕ دارَن بیٚنٮ۪ن چھِ أسۍ دعوَت کَران تہٕ یِتھ پٲٹھۍ چھِ مان ژٕ یہِ عیٖد یِوان مَناونہٕ تہٕ بیٚیہِ چھِ اَتھ پٮ۪ٹھ کیٛاہ چھِ اَتھ وَنان ٹاس ترٛاوان لۄکٕٹۍ بَچہِ یا مَطلَب لۄکٹٮ۪ن بَچَن عیٖدیان پٮ۪وان دیُن تہٕ مَطلب عیٖدیان رَٹنہٕ خٲطرٕ چھِ یِم اَکہِ جایہِ پٮ۪ٹھ بیٚیِس جایہِ گژھان یا یۄس قۄربان عیٖد چھِ اَتھ مَنٛز چھِ یِوان قۄربان کَرنہٕ پَتہٕ رِشتہٕ دارَن ہَمسایَن دوستَن ووستَن مطلب ماز پٮ۪وان بٲگراوُن مطلب یُس قۄربان یہِ آسہِ کوٚرمُت تہٕ یِتھَے پٲٹھۍ چھِ یۄس دیوالی یہِ تہِ چھِ تہوار مَطلب اَتھ مَنٛز چھِ کیٛاہ چھِ اَتھ وَنان اَتھ مَنٛز تہِ چھِ خوشی آسان لوٗکھ چھِ اکھ أکِس سۭتۍ اَتھ مَنٛز پیار مُحبتہٕ سان پیش یِوان